سٲنِس گامَس منٛز کَبزی رُکاونہٕ خٲطرٕ چھِ واریاہ علاج یِم گرو مٔنٛزۍ استعمال چھِ یِوان کَرنہٕ مثلاً ییٚلہِ کٲنٛسہِ کَبزی گژھان چھِ تٔمِس چھِ ترٛیش یِوان واریاہ دِنہٕ تٔمِس چھِ میوٕ یِوان دِنہٕ تٔمِس چھِ فایبَر ہاے فایبَر غذا یِوان دِنہٕ یِمو سۭتۍ تٔمِس کَبزی پھٕٹان چھِ تہٕ تٔمِس چھِ راحت واتان اِم گریلوٗ نُسخہٕ چھِ ڈاکٹرَس نِش گژھنہٕ برونٛہٕے یِوان کَرنہٕ تاکہِ تٔمِس مِلہِ گرے راحت یِم نُسخہٕ کٔرِتھ چھِنہٕ تٔمِس ڈاکٹرٛس نِش پٮ۪وان پَتہٕ گژھُن گریلوٗ نُسخہٕ چھِ آسان ڈاکٹر سٕنٛدِ دَوا کھۄتہٕ واریاہ زیادٕ بہتر تہِ کیٛازِ یِمَن منٛز چھِ آسان قۄدرٔتی یِمَن منٛز چھِ آسان قۄدرٔتی اِنسانَس صحیح کَرنُک طاقت